اسلام علیکُم آ تُہۍ چھُو حظ ٹھیٖک صحت چھِ حظ ٹھیٖک آ اے ٲدۍ حظ وُچھے مےٚ یہِ پھٮ۪رَن تُہٕنٛدِس دُکانَس منٛز حظ یہِ کھژے مےٚ پَسَنٛد زَبَردست مگر تُہۍ ٲسوٕ نہٕ تَتہِ کِہیٖنٛۍ تَتھ کیٛاہ ریٹَاہ اے کیٛاہ سا چھُکھ وَنان کَم گژھِ نا کِہیٖنٛۍ آ چلو تیٚلہِ یِمہٕ ہو بہٕ صُبَحس ہا مگر موٗجوٗد موٗجوٗد تھٲوزیٚو یِنہٕ تُہۍ یہِ کٕنِو وٕنِو اَدٕ حظ اسلام علیکُم